گارنِیرُک فیس واش اوٚن مےٚ یُس واریاہ زیادٕ دروٚگ آو تہٕ مَگر تیٚوٗتاہ فٲیدٕ تہِ چھُ نہٕ تَتھ کیٚنٛہہ ییٚلہِ یُس اِنسان یوٗز چھُ کران اِنسانَس چھِ زن بٕتِھس پٮ۪ٹھ باسان یِہوے کرٛہنیر ہُیٚو کھوٚت پھٔلۍ داریہِ باقٕے سِکِن پرابلِمٕز چھِ تَمہِ سۭتۍ گژھان اِرِٹیٖشن چھِ گژھان سُہ کَشُن ہیٚو چھُ تھوڑا لگان ییٚنہِ تہٕ بیٚیہِ تہِ واریاہ سِکِن رِلیٹِڈ برابلِمٕز چھِ تَمہِ سۭتۍ گژھان تہٕ یُس یہِ گارنیرُک فیس واش چھُ گۄڈٕنِکہِ لَٹہِ اوس مےٚ یہِ یوٗز کوٚرمُت اَمہِ برۄنٛٹھ ٲسٕس نہٕ بہٕ یہِ برۄڈکٹ یوٗز کران کیٚنٛہہ مَگر واریاہ زیادٕ نَگیٹِو رِوِوٕز چھِ اَمہِ خٲطرٕ یِوان تہٕ یہِ گارنیر فیس واش پَزِ نہٕ اَسہِ یوٗز کَرُن کیٚنٛہہ اَمہِ سۭتۍ چھُ بُتھ بٔلۍ خرابٕے یوت گژھان تہٕ بیٚیہِ چھِ ایٚکنی تہِ نیران سُہ ڈارٕک سٔرکٕلٕز چھِ زیادٕ زیادٕ زَن نیران تہٕ اور آلس منٛز چھُ نہٕ یہِ برۄڈکٹ اَصٕل کیٚنٛہہ